پیٖر کی گلی چھِ تَتہٕ چھِ مۄغَل سَراے سۄ گَژھِ یِنۍ ہِسٹری سۭتۍ کَرنہٕ پُلوٲم ڈِسٹرکَس مَنٛز چھُ اَوَنتی پوٗرہ تَتہِ چھِ پانٛڑوٗ پارَک تَتھ مُتعلِق گَژھِ یِنۍ ہِسٹری سۭتۍ کَرنہٕ کَنیٚکٹہٕ یا ترال ڈِسٹرکَس مَنٛز چھِ واریاہ تِم گام یِمَن نہٕ یِمن نہٕ سَڑک تہٕ چھِ کِہِیٖنۍ تِمَن مُتعلِق چھِ واریاہ کینٛہہ ہِسٹری تِم چیٖز گَژھن یِنۍ ہِسٹری سۭتۍ کَنیٚکٹہٕ کَرنہٕ